ییٚمہِ ساتہٕ مےٚ کَم ٹایِم چھُ آسان تَمہِ ساتہٕ چھَس بہٕ ہاکھ یا اَلہٕ کھٮ۪نہِ گژھان ییٚمہِ ساتہٕ مےٚ کَم وقت چھُ آسان تَمہِ ساتہٕ چھَس بہٕ گنٛڈٕ ٲلوٕ اکوٹے رَنان